سانہِ مطلب سانہِ گَرِ کیٛاہ اوس اگر أسۍ وٕچھو بَڑِ دۄہَن پٮ۪ٹھ بَڑِ دۄہَن پٮ۪ٹھ کیٛاہ اوس یِوان بَڑِ دۄہَن پٮ۪ٹھ ٲسۍ یِوان پَلو اَننہٕ سٲلمَن ٲسۍ یِوان نٔے پَلو اَننہٕ لاگان ٲسۍ بیٚیہِ کیاہ اوس بَڑِ دۄہَن پٮ۪ٹھ گژھان صُبحٲے ٲسۍ وۄتھان اَمہِ دۄہ چٮ۪وان ٲسۍ لِپٹَن چاے مَطلب اَمہِ دۄہ چھُ نَتہٕ چھِ کٔشیٖرِ ہُنٛد رٮ۪واج أسۍ صُبحٲے ؤتھِتھ چٮ۪وان نُن چاے مگر یُتھُے یہِ بوٚڈ دۄہ اوس آسان اَمہِ دۄہ ٲس نہٕ نُن چاے آسان کیٚنٛہہ اَمہِ دۄہ ٲسۍ سٲلِم چٮ۪وان صُبحٲے لِپٹَن چاے مےٚ چھِ یاد یَنہٕ پٮ۪ٹھ بہٕ لۄکٕٹ ٲسٕس تَنہٕ پٮ۪ٹھ وٕنیُک تام چھِ أسۍ بڑٮ۪ن دۄہَن وۄتھان گۄڈٕ گۄڈٕ چٮ۪وان لِپٹَن چاے نُن چاے چھِنہٕ چٮ۪وان کِہیٖنۍ اَمۍ پَتہٕ کیٛاہ چھِ کَران اَمہِ پَتہٕ چھِ کَران گَرِچ کٲما وٲمہ تہٕ وۄتھان تہٕ لاگان رِشتہٕ دارَن ہُنٛد گَژھُن گَژھان گژھان رِشتہٕ دارَن ہُنٛد ہٮ۪وان یِمَن اَتہِ عیٖدیان مطلب گامسٕے منٛز یِم رِشتہٕ دار آسن ہَمساے آسَن ہٮ۪وان یِمَن عیٖدِیان یا بیٚیہِ چھِ پَران عیٖد نٮ۪ماز سٲلِم بہٕ ٲسٕس لۄکچارَس برٛونٛہہ گژھان ییٚتہِ ہَمایَن ہُنٛد عیٖد نٮ۪ماز پَرنہِ یُتھُے بہٕ پَتہٕ بہٕ بٔڑ بٔڑ گٔیَس پَتہٕ ہیٚچھۍ مےٚ پانَے نٮ۪ماز پَرناوٕنۍ آز چھِ مےٚ یا آز چھِ یِوان سٲلِم پانٛژھ شےٚ ؤری گٔے سٲلِم چھِ یِوان یِوان چھِ یور نٮ۪ماز پَرنہِ مےٚ چھِ مَطلب مےٚ چھُ یاد أسۍ چھِ کالَے ترٛاوان ژوٚٹ ووٚٹ أنِتھ صُبحٲے وۄتھو سُلے اَمہِ دۄہ عیٖد دۄہ تہٕ بَس ترٛاوو کیٛاہ چایہِ سَمَاوار کھَنٛڈ کٔڑِتھ لَگ بگ نَفرَن پَنٛژہَن سُم چھِ ترٛاوان أسۍ چاے کٔرِتھ بَس نٮ۪ماز عیٖد نٮ۪ماز پَرَن عیٖد نٮ۪ماز یُتھُے پَرَن تہٕ بَس لاگان چھِ أسۍ چاے بٲگراوٕنۍ چٮ۪وان چھِ سٲلِم چاے یُتھُے عیٖد نٮ۪ماز چھِ پَران تہٕ اَمہِ پَتہٕ چھِ مطلَب رِشتہٕ دار امہِ پَتہٕ چھِ گَژھان نٮ۪ماز پٔرِتھ چھِ گَژھان رِشتہٕ دارَن ہُنٛد بَس آسان چھِ دعوَت کٲنٛسہِ کٲنٛسہِ ہُنٛد مےٚ چھِ یاد اَسہِ اوس آسان پیترَن ہٕنٛدۍ دعوت أسۍ چھِ کَم بٲژ نَتہٕ چھِ آسان لٔڑکَن دعوت مطلب یہِ چھِ اَکھ چیٖز دعوت یُتھُے اوس آسان تَتھ پٮ۪ٹھ ٲسۍ موٚہنی گژھان کورِ آسہٕ نہٕ گژھان کِہیٖنۍ یہِ چھِ اَکھ چیٖز مطلب یہِ اوس پرٛانہِ زَمانہٕ پٮ۪ٹھ دعوت اگر آسہِ ہا سُہ اوس موٚہنِوٮ۪ن آسان کورٮ۪ن اوس نہٕ آسان یا زَنٮ۪ن اوس نہٕ آسان کیٚنٛہہ زَنٮ۪ن کورٮ۪ن اوس آسان گَرِ بِہُن لٔڑکہٕ ٲسۍ گژھان یا موٚہنی ٲسۍ گژھان مگر سانہِ گَرَس منٛز کیٛاہ اوس أسۍ آسہٕ بیٚنہِ زٕ اَسہِ اوس آسان اَکے دۄہ دعوت دۄن ترٛٮ۪ن جایَن پاپہٕ اوس کُنُے اَکُے اوس مَرٕد سُہ ما ہیٚکہِ ہا پَتہٕ سٲلمَن جاین گٔہ أسۍ کیٛاہ ٲسۍ تِمَن وَنان أسۍ یِمو زٔنۍ تِم ٲسۍ دپان اَدٕ کیٛاہ یِیِو مطلب پنٛنِس رِشتَس منٛز پتَنرَن ہُنٛد ہیوٗ پۄپھَن ہُنٛد ہیوٗ اور أسۍ کیٛاہ ٲسۍ بہٕ کیاہ ٲسٕس وۄتھان دیٖدی ٲس گژھان أکِس پیٚترٕ سُنٛد بہٕ ٲسٕس گژھان بیٚکِس پترٕ سُنٛد پاپہٕ اوس گژھان بیٚکہِ جایہِ توتہِ اوس اَسہِ اَکھ گَرٕ پٮ۪وان أتھی ییٚتیٛا ممی ٲس البتہ گَرے کھٮ۪وان گژھان کنٛہہ أسۍ ٲسۍ کھٮ۪وان ٲسۍ أسۍ اَتہِ بَتا وَتا بیٚیہِ ٲسۍ کَران کَتھا وتھا تہٕ اورٕ ٲسۍ بَتہٕ وَتہٕ ٲسۍ کھٮ۪وان تہٕ وۄتھان ٲسۍ سٲلِم نیران ٲسۍ آستان تَتہِ ٲس آسان مطلب آمٕتۍ واریاہو گامو پٮ۪ٹھ لوٗکھ بَنان ٲسۍ تَتہِ رُہہِ آسان سٲلِم بٲتھ وَنان بیٚیہِ کیٛاہ ٲسۍ اَنان بیٚیہِ ٲسۍ انان تَتھ مَہریٚنۍ بَنٲیِتھ مَہراز تہٕ مَہریٚنۍ ٲسۍ لۄکٹ۪ن بَچَن ٲسۍ بناوان مَہراز تہٕ مَہریٚنۍ تِمَن ٲسۍ ریڑِ منٛز اَنان کران ٲسۍ مطلب ڈانٕس وغیرہ أتھی ٲسۍ بٲگراوان تٔہَر فاتہِ تہٕ یِوان ٲسۍ أسۍ گَرٕ پَتہٕ چھِ مےٚ یاد یِوان ٲسۍ أسۍ اورٕ تہٕ بَس گژھان ٲسۍ أسۍ یَپٲرۍ چھِ ریلوے بَنٲیِتھ گژھان ٲسۍ أسۍ ریلوے کُن چَکرَس اَتھ دۄہَس چھُ مےٚ یاد اَتھ دۄہَس ٲسۍ نہٕ بیٚہوان کِہیٖنۍ بَس پھیران ٲسۍ پَتہٕ ٲسۍ دٔیِمہِ دۄہ پٮ۪ٹھ وۄتھان تہٕ نیران ٲسۍ ماتامال گژھُن ماسَن ہُنٛد مامَن ہُنٛد یِم دوٗر جاے آسَن گژھان ٲسۍ تور خاندرَس پٮ۪ٹھ کیٛاہ اوس خاندرَس پٮ۪ٹھ چھُ اَکھ چیٖز خاندرَس پٮ۪ٹھ ٲسۍ اَکھ چیٖز نٔے پَلو گژھن ضٔروٗری آسٕنۍ بیٚیہِ گژھَن کورٮ۪ن یِم بٔنٛگرِ ؤنٛگرِ آسنہِ مےٚ چھِ یاد أسۍ ٲسۍ پِتٕر بٲیِس خاندَر أسۍ ٲسۍ تَمہِ دۄہ لۄکچہِ واریاہ بیٚنٛنہِ أسۍ آسہٕ پَران یِہوٚے فورتھ فِفتھ سِکِستھ یُتھُے آسو أسۍ پَران بَس أسۍ کیٛاہ آسہٕ ماگَم گژھان نِوان ٲس اَسہِ مٔمی پانَس اَنان ٲسۍ اَسہِ بٔنٛگرِ آرٕ نٔے نٔے بٔنٛگرِ آرٕ ضٔروٗری مےٚ چھِ یاد تِم بنٛگرِ آرٕ ٲسۍ اَسہِ وٕنہِ تِم بٲگرٲے اَسہِ اوترٕ پَتہٕ یُتھُے اَسہِ پانَس اوس خاندَر ٲسۍ یِم بٔنٛگرِ آر آسان کھٮ۪وان ٲسۍ أسۍ بَتہٕ مےٚ چھِ یاد کیٛاہ ٲسۍ أسۍ کَران اَتھ پٮ۪ٹھ کیٛاہ چھِ کَران اَتھ پٮ۪ٹھ چھِ یُتھے مٲنٛز چھِ أڑراوان أمِس چھِ رُہہ وَنان أمِس چھِ آسان پانٛژھ زَنہِ یُتھُے مٲنٛز أڑراوَن زِ چھِ پانٛژھ زَنہِ پٮ۪وان اَتھ منٛز والٕنۍ مگر تِم پانٛژھ زَنٮ۪ن کیٛاہ گژھِ آسُن نہٕ گژھِ تِمَن آسُن خانٛدار مُمُت یعنی نہٕ گژھن تِم مۄنڈٕ مۄنڈٕ آسنہِ خاندار گژھِ نہٕ یِمَن مُمُت آسُن کینٛہہ بیٚیہِ گژھن تِم وَرٕژ آسنہِ وَرٕژ میٖنٕز تِمَن گژھِ نہٕ آسُن دٔیِم خانٛدَر وانٛدَر کٔرِتھ کِہیٖنۍ تِمَن گَژھِ نہٕ نۄکُس آسُن کِہیٖنۍ تِمنٕے زَنٮ۪ن چھِ دِوان مٲنٛز أڑراونہٕ مٲنٛز أڑرٲیِتھ چھِ پَتہٕ یہِ ترٛاوان أتھۍ پَتہٕ چھِ یہِ آسان شامَس بٲگراوٕنۍ یا رُہہِ ٲسۍ کَران یا یُتھُے مَہراز چھُ یِوان مَہرازَس چھِ اورٕ یِتھدِوان گۄڈٕ دۄدٕ گِلاس سُہ کیٛازِ چھِ دِوان سۄ چھِ دِوان مَہریٚنۍ ہِنٛز بیٚنہِ سۄ دۄدٕ گِلاس أمِس مہرازَس اورٕ چھِ أمِس مَہراز دِوان مطلب پونٛسہٕ دِوان یہِ تٔمِس خۄش کَرِ یوٗتاہ تٔمِس مَطلب پانَس آسہِ صَلٲحیت پانَس آسٮ۪س بِچارَس پۄٹھ کٲشِر پٲٹھۍ تیوٗتاہ پونٛسہٕ دی سُہ اورٕ ساس دیٖیا یا أڑۍ چھِ دِوان سۄنہٕ وَس دِوان اَمہِ پَتہٕ چھِ کوٗر کَڑان پَتہٕ کیٛاہ چھِ پَتہٕ چھِ کورِ سوزان یور دۄدٕ موج سۭتۍ تٔمِس دَپان زٔنۍ اَکھ سوزان سۭتۍ مطلب دۄدٕ موج چھِ راتَس روزان تٔتھۍ سۄ چھِ پَتہٕ صُبحَن یِوان واپَس صُبحن یُتھُے صُبحن کمَن سۭتۍ چھِ سُہ واپَس أمِس یِوان پَتہٕ چھِ یورٕ گژھان أمِس مالِم تَتھ دَپان مامہٕ خبر ہٮ۪تھ تِم چھِ گژھان وٕچھنہِ کوٗر چھےٚ ٹھیٖک اَتھ چھُ وۄنۍ مامہٕ خبر اَتھ مامہٕ خبرِ پٮ۪ٹھ چھِ اَکثر نِوان زیادٕ تر گژھِ اَتھ پٮ۪ٹھ سَماوار آسُن کٔشیٖرِ ہِنٛدٮ۪ن اگر نہٕ کِہیٖنۍ آسہِ سَماوار گَژھِ آسُن وۄنۍ چھِ آز رٮ۪واج بَڑیومُت آز چھِ آسان سَماوار کیٚٹَل چھِ آسان کَپ سیٚٹ چھِ آسان چایہِ شیٖٹ چھِ آسان بٔڑ ٹرٛاے چھِ آسان اَتھ سَمَوارَس کیٛاہ چھِ پٮ۪وان کَرُن اَتھ سَمَوارَس چھُ پٮ۪وان ڈرٛاے فرٛوٗٹ بَرُن بُک بُک ڈرٛاے فرٛوٗٹ چھُ اَتھ پٮ۪وان بَرُن یُس اَتھ نور چھُ آسان اتھ نٲرِس مَنٛز تہِ پٮ۪وان لَگاوُن تہٕ یُِتھُے یِم گَژھان چھِ نَفر زٕ ترٛےٚ گژھان چھِ یِم تہٕ تورٕ چھِ اَنان یِم دۄدٕ ماجہِ پانَس سۭتۍ واپَس تہٕ یُس مَہراز چھُ آسان مَہراز سٕنٛدۍ یِمَن چھِ أمِس دۄدٕ ماجہِ پٮ۪وان ہیٚرِ بۄن سوٗٹ دیُن فراک سوٗٹ دیُن بِنیان دِنۍ بوٗٹھ دیُن اَنان چھِ گَرٕ تہٕ پَتہٕ کیٛاہ چھِ اَتھ خاندرَس پٮ۪ٹھ گژھان پَتہٕ چھِ سَتہِ دۄہہِ دۄیہِ ترٛیٚیہِ درٛۄہہِ برٛونٛہہ ٲس گژھان سَتہِ دۄہہِ وۄنۍ چھِنہٕ وۄنۍ چھُنہٕ مطلب أزۍ آز چھِنہٕ گژھان ستہِ دۄہہِ آز چھِ دۄیہِ دُہہِ ترٛیٚیہِ دۄہہِ ژورِ دۄہہِ کَران دَپان چھِ یہِ گوٚو واریاہ دۄیہِ دۄہہِ ژورِ دۄہہِ چھِ گژھان ترٛاوان چھِ یِمَن یِم لٔڑکہٕ وٲلۍ دعوت نِوان چھِ کورِ مول یور کیٛاہ آسہِ أمۍ اوٚنمُت پنٛنہِ کورِ نِوان چھِ انان چھِ اورٕ کورِ واپَس برٛونٛہہ ٲسۍ انان مہرازَس تہِ اَمی وِزِ آز چھِنہٕ مہراز تہِ اَنان اَمہِ وِزِ آز چھِ اَمہِ وِزِ انان کورے یوت أنِکھ کوٗر پَتہٕ چھِ صُبحن کَران یِمَن پَتہٕ فیملی دعوت یعنی فیملی سال کَران سٲلمَن آز فیملی آسان مَہراز بیٚیہِ آسان أمِس پَنٕنۍ فیملی بیٚیہِ آسان یار دوس دِوان بَتہٕ نِوان چھِ أمِس بیٚیہِ پَتہٕ مَہرنہِ پَتہٕ چھِ بیٛاکھ پھیُر کَران دۄیہِ ترٛیٚیہِ دۄہہِ پَتہٕ گژھان واپَس بیٚیہِ پَتہٕ چھِ یِمَے زٕ یِوان مَہرٮ۪ن مَہرازٕے یوت گٔے واپَس بیٚیہِ پَتہٕ بیٛاکھ پھیُر ترٛےٚ پھیٖر چھِ آسان اتھ خاندرَس پٮ۪ٹھ ضٔروٗری کہ کَرٕنۍ یا بیٚیہِ چھِ نِکاح اتھ پٮ۪ٹھ پَران وغیرہ شغیرہ